السلام علیکُم السلام علیکُم تُہۍ چھِوا ییٚتہِ اِقرا فیشَن شو پٮ۪ٹھٕ اَسہِ ہَسا ٲسۍ تُہٕنٛدۍ دُکانٕکۍ بوٗزۍ مےٚ واریاہ تٲریٖف اَسہِ اوس میک اَپ سامان ضوٚرتھ مےٚ اوس مطلب کٲلۍکٮ۪تھ محفِل اَکھ نہ مطلب میون ہُہ چھُ تَتھ منٛز مےٚ چھِ بَنُن تَمہِ دۄہ اَکبر بادشاہ مطلب تُہۍ ؤنِو تِم پنٛنہِ دُکان منٛز کیٚنہہ مطلب یِم اَصٕلۍ اَصٕلۍ تۄہہِ میک اَپ سامان چھِ تِہِنٛدۍ ناو ؤنِو تُہۍ

ؤنِو تُہۍ ؤنِو کینٛژَن ہُنٛد ناو کہِ یِم خاص خاص چھِ اَہن حظ تُہۍ ؤنِو مےٚ بوروپٕلَس چھِ اَتہِ یِم دٔستِیاب چھا بوروپٕلَس تَمیُک قۭمَتھ ؤنِو تُہۍ زٕ ژور تَمیُک قۭمَتھ ؤنِو تُہۍ اَہن حظ بیٚیہِ اوس مےٚ مطلب دٲر وٲر دٲر ٲسۍ سنبھالٕنۍ مَس اوس تھاوُن تَمہِ خٲطرٕ برابر ہیٚکِوا تُہۍ ؤنۍ مطلب تی اکبر بادشاہ خٲطرٕ تیار مےٚ کِنٛہہ کٲلۍکٮ۪تھ اہن حظ بیٚیہِ اوس مےٚ بیٚیہِ اوس مےٚ بِزٲتی فوٹو شوٗٹ تہِ کَرُن تُہۍ ہیٚکوا سُہ کٲم کٔرِتھ مطلب کۭتِہَن پونٛسَن مےٚ گژھِ مےٚ یہِ دٔستِیاب سورُے لگ بگ نہ حظ مطلب یہِ مےٚ چھِ واریاہن جایَن مطلب مےٚ چھِ تھوڑا دروٚگ گژھان وۄنۍ کٔرِو تُہۍ کیٚنہہ مطلب مےٚ چھِ واریاہ چیٖز کَرٕنۍ مےٚ چھِ کٲلۍکٮ۪تھ ضٔروٗری تَتھ محفِلہِ منٛز گژھُن تَتھ منٛز چھِ مطلب پَنُن ناو کَرُن روشَن تُہۍ کٔرِو وَنۍ تھوڑا بہت کَم کٔرِو کیٚنہہ نہ حظ تویتہِ کٔرِو کیٚنہہ کَم اَسہِ کوٚت نہ وۄنۍ کٔرِو بیٚیہِ رۄپیہِ پنٛژاہ کھںڈ بہٕ چھُس تُہٕنٛدۍ کَتھِ بِل بِلکُل بِلکُل بہٕ چھُس تُہٕنٛدۍ کَتھِ سۭتۍ سہمت تہٕ وۄنۍ تھوڑا بہت گژھِ وۄنۍ چھِ ییٖژاہ کٲم کَرٕنۍ بِزٲتی چلو چلو یہِ گوٚو شُکرِیہ اَسہِ کوٗتاہ وقت لگہِ مطلب اَتھ کامہِ سۭتۍ اَتھ بَس بَس تیٖژاہ ہن گوٚو واریاہ اَسہِ یُن یُن کوٚتن اَچھا ؤنۍتو مےٚ یُن کوٚتَن چھِ اَسہِ بازرَس منٛزا مطلب یہِ چھِ اِقرا فیشَن پویِںٛٹ چھُنہ ییٚتہِ تُہُنٛدُے دُکان مطلب یہِ کَتٮ۪ن چھِ بازرَس منٛز کۄلگٲمۍ بہ مین بازرَس منٛز کَتٮ۪ن چھُ یہِ گَنٹاگرَس بِلکُل برٛونٛہہ کَنۍ اچھا تی مطلب تُہُند گرٕز چھِ وۄنۍ برابر رۄپیَس کَہہ شَتھ وۄنۍ نہ

چلو ییٖژھ ہن تھاوَو أسۍ خۄدایَس پٮ۪ٹھ بروس پَتہٕ تھاوَو أسۍ تۄہہِ پٮ۪ٹھ یوٗتاہ بَروسہٕ کہِ مطلب برابر ہیٚکِو تُہۍ مطلب اَکبر بادشاہٕنۍ پٲٹھۍ بَنٲیِتھ برابر نَقل بَنایِتھ نہ بِزٲتی چھِ مےٚ تُہُنٛدۍ تُہُنٛدۍ دُکانٕکۍ تٲریٖف بوٗزمٕتۍ زیا واریاہ نہ مطلب تُہۍ چھِو یِتھ کٲم کران جلدی وقتَس منٛز بیٚیہِ کیٛاہ

چلو چلو تِہُنٛد واریاہ زیادٕ شُکرِیہ